اَسہِ ییٚلہِ بٔنیان لاجہِ وونٛنہِ اَسہِ پیوٚو اَتھ ڈِزایِن واریاہ کھالُن کیازکہِ اَسہِ دوٚپ أسۍ کَرو برونٛٹھ کُن مان ژٕ واریاہ واریاہ قُریشی کرو آرِ کٲم کَرو یا بیٚیہِ کینٛہہ اَسہِ ہیوٚچھ اَتھ بٔنیانہِ پؠٹھ مےٚ کھالے وۄنۍ اتھ یِم حظ یِم یِم کَلَر کھٔٲلمس بَدَل ویٚلُو کھولمس رِیٚڈ کھولمَس نال وی نال بَنٲومس یہِ وی نال بَنومس بیٚیہِ حظ کھولمس یہِ کھٲجمَس مےٚ دوٚپ بہٕ کھالہٕ اَتھ نَکھچہِ کانٛہہ نَکھچہِ بَدلاو ہوس بَدَل نَکھچہِ وۄنۍ کھول مےٚ اَتھ تارَکھ حظ لٲگۍ مےٚ اَتھ تارَکھ لٲگ مےٚ اَتھ تارَکھ لٲگِم بَناوٕنۍ گۄڈٕ نہ حظ تٔگِم نہٕ کینٛہہ پَتہٕ حظ وارٕ وارٕ وارٕ وارٕ ہیٚچھُم تہٕ کوٚرُم حظ پتہٕ حظ گٔے گٔے کٲم پَتہٕ پے یہِ کَرُن پَتہٕ پیوٚو تَتھ بۄنہٕ حظ باڈَر بَناوُن باڈَر پَتہٕ سونٛچ مےٚ مےٚ دوٚپ بہٕ ہؠکا یہِ کٔرِتھ یا نہ ہیٚکا کٔرِتھ وۄنۍ کَر بہٕ بَدَل کینٛہہ پَتہٕ حظ کٔر مےٚ بَدَل کٲم پَتہٕ لٔج نہٕ مےٚ یہِ خۄش کینٛہہ کیازکہِ اَتھ منٛز آیہِ مےٚ واریاہ سَختِی ڈِزایِن کھالنَس منٛز